اَسلامُ علیکُم وعلیکُم سلام ٹھیٖک چھُو اَصٕل پٲٹھۍ اہَن حظ اہن حظ اہن حظ آ ٹھیٖک تُہۍ چھُو حظ اویس چھُو حظ تُہۍ آ آ بوٗزِو حظ تۄہہِ نہٕ حظ دِتو نہٕ مےٚ نہٕ حظ دِتمو نہٕ تۄہہِ راتھ پانہٕ ماز کِہیٖنۍ بِزٲتی حظ لوٚگُس بہٕ آوُر یہِ معٲفی دِیِو حظ سُہ حظ اوس میٛٲنۍ ژاٹھَن دیُتمُت غلطی حظ گٔے وۄنۍ معٲفی غلطی حظ گٔے بارِدُبار نہٕ حظ گژھِ نہٕ یِژھ غلطی کیٚنٛہہ اَہن حظ اہَن حظ صحیح اہن حظ غلطی حظ چھِ سٲنی تہٕ وٕنۍ کیٛاہ کیٚنٛہہ نہٕ حظ چھُنہٕ کیٚنٛہہ نہٕ حظ چھُنہٕ بوٗزِو حظ تُہۍ تُہۍ حظ ییٖزیو پگاہ مےٚ نِش بہٕ حظ دِمو تۄہہِ پونٛسہٕ واپس یہِ حظ چھِ میٛٲنی غلطی مےٚ حظ دیُتمو تۄہہِ خراب ماز ژاٹھَس حظ چھِ آسہِ ژاٹھَس حظ چھِ کٔرمٕژ أمۍ حظ چھِ کٔرمٕژ غلطی أمۍ حظ چھِ دیُتمت تۄہہِ خراب ماز وۄنۍ کٔرِو حظ تُہۍ کٲم تُہۍ یِیِو حظ صُبَحس بہٕ حظ دِمو تۄہہِ تِم ساس رۄپیہِ چھِنہٕ حظ واتان اَتھ بہٕ حظ دِمو بہٕ تۄہہِ واپَس ٹھیٖک چھِ حظ اہن حظ پوٚز حظ چھِ صحت حظ چھِ بوٚڈ چیٖز اہَن حظ پوٚز اہن حظ أسۍ حظ آسو پانَے دُکانسٕے أسۍ حظ کَرو وٕنہِ کوٗشِش أسۍ نہٕ حظ دِمو نہٕ یُتھ ماز حظ دِمو نہٕ بارِدُبار کٲنٛسہِ تہٕ سانہِ سۭتۍ حظ واتہِ أتی کٲنٛسہِ تکلیف یہِ نہٕ حظ کَرو نہٕ أسۍ بارِدُبار کیٚنٛہہ پوٚز حظ چھُ پوٚز حظ چھُ یہِ حظ چھِ سٲنی غلطی حظ چھِ میٛٲنۍ ژاٹھَن دیُتمت چھُ نَے یِتھ پٲٹھۍ ماز وۄنۍ حظ ییٖزیو تُہۍ صُبحس تُہۍ ییٖزیو صُبَحس دَہ کَہہ بَجے ہیوٗ تۄہہِ دِمو أسۍ واپَس اہن حظ پوٚز حظ چھُ پوٚز حظ چھُ پوٚز ٹھیٖک حظ چھِ وۄنۍ حظ کَرو اِنشاء اللہ أسۍ کوٗشِش بارِدُبار حظ گژھِ نہٕ یِژھ غلطی کیٚنٛہہ تُہۍ یِیِو حظ صُبحس تۄہہِ حظ دِمو پنٕنۍ پونٛسہٕ واپس اَدٕ سا سَلامُ علیکُم